پَنٕنِس بَچپَنس منٛز گوس بہٕ اَکہِ دۄہ ایٚکٕسکرشن پَنٕنٮ۪ن دوستن سۭتۍ دوٗر جنگلَس منٛز أسۍ گُزٲر تَتہِ اکھ راتھ تہٕ بیٚیہِ زٕ دۄہ تَتہِ لوٚگ واریاہ واریاہ زیادٕ مَزٕ لوٚگ تَتہِ اسہِ روٚن پانے اوٚن زیُن ویُن تٔتھۍ پٮ۪ٹھ روٚن بَنٲوو ژوٚل تٔتھۍ پٮ۪ٹھ روٚن پَتہٕ تَتھ لوٚگ زیُن تہٕ رٔنۍ سَبزی وَبزی بَتہٕ وَتہٕ تہٕ کھیٚو تہٕ بیٚیہِ اَکہِ دۄہ پَنٕنِس پَچپَنس منٛز چھِ مےٚ یاد أسۍ گٔے اَکہِ دۄہ میوٚن دوس تہٕ بہٕ گٔے اَکہِ دۄہ ژیرٕ اَننہِ ژیرٕ اننہِ ٲر اَننہِ أنۍ ٲسۍ تَپٲری اَنٕنہِ وٲلۍ تَپٲر کُلین پٮ۪ٹھ تہٕ تورٕ آیہِ أنۍ گرٕ تہٕ کھیے تہٕ واریاہ زیادٕ مَزٕ لوٚگ